دُنہیٖکٮ۪ن پانٛژن مُلکن ہُنٛد ناو چھُ گۄڈنیُک کیناڈا دوٚیِم گوٚو جرمٔنی تریٚیِم گوٚو چاینہ ژوٗرِم گوٚو آسٹریلیا پأنٛژِم گوٚو جاپان